یُس میون دوٚیِم چیٖز چھُ سُہ چھُ ماربل گیس چولہٕ بہٕ کیٛاہ وَنہو تۄہہِ پنُن حالہِ بِداد ییٚلہِ مےٚ یہِ چیٖز اوٚن بہٕ اوسس سٮ۪ٹھاہ خۄش کیٛاہ وَنہو بہٕ تۄہہِ بہٕ کوٗتاہ خۄش اوسُس مگر ٲخر ییٚلہِ بہٕ گَرٕ ووتُس گَرکیو تہِ وٕچھ یِمو تہِ دوٚپُکھ نَہ ٹھیٖک چیٖز چھُ یہِ اوٚنمُت پَتہٕ یُتھٕے مےٚ سُہ لوگ گَرٕ اَپٲرۍ یَپٲرۍ لیٖڈ ویٖڈ تہٕ کوٚر مےٚ گَرِ سِٹاٹ سُہ یُتھٕے مےٚ سُہ لوگ ونہِ آسن نہٕ منٛزٕ پانٛژھ گٲنٛٹہٕ تہِ نہٕ گٔمٕتۍ سُہ گوٚو بنٛد گیس مُشُک آو تہٕ دِژ نظر تَتھ اوس کَتھ تانۍ تھوٚپ آمُت ٲخر دِژٕس نظرا وظر اپٲرۍ تہِ کوٚڈُس تھوٚپ تہٕ وَ لوگ تَتھ پٮ۪ٹھ بَتہٕ تہٕ بتہٕ لوگ تَتھ پٮ۪ٹھ تہٕ تَتھ گوٚو ٹھوٚپ تھوٚپ ہیوٗ تہٕ منٛزٕ زٕ گیس زیادٕ نیران منٛزٕ ریٚہہ کَم نیران تہٕ گوٚو سُہ بنٛد گوٚو گرکٮ۪ن سٮ۪ٹھاہ موٗڈ خراب دوٚپُکھ ژے چھُنہٕ صحیح چیٖز اوٚنمُت اَکھ گوٚو خراب بیٚیہِ گوٚو اَنٛد ہیتھ خرابٕے گوس ٲخر وَ بہٕ تہِ پَریشانٕے بَتہِ گوٚو خراب اَمہِ ساتن لوگ مےٚ تَتھ اَپٲرۍ یپٲرۍ کہتانۍ کَرنہِ تہٕ گوٚو نہٕ میانہِ سۭتٮ۪ن ٹھیٖک کیٚنٛہہ صبحس تُل تہٕ نیوٗم گیس وٲلِس نِش شٮ۪رنہِ تٔمۍ ووٚن اَتھ چھُ کہتانۍ وال خراب ٲخر ترٲو تٔمۍ وال پال تہٕ اوٚنم گَرٕ چَلاو پٔہرس کھنڈس ٹھیٖک دۄہس کھنڈس تَتھ گٔے کٲم تَتھ آیہِ سَہ نِپل پٔتۍ کنۍ نیٖرِتھ وَنیو مےٚ أمۍ سٕے گیسہٕ وٲلِس واپس ییٚمس نِش مےٚ یہِ اوٚنمُت اوس ووٚنمس یِتھ چھُ یہِ خراب کہتانۍ تٔمۍ تُل دِژ نِفل وِفل ووٚنمس یہِ چھُ خراب دوٚپُن یہِ چھُ نِفل وِفل خراب بیٚیہِ چھُنہٕ اَتھ کیٚنٛہہ اوٚن مےٚ سُہ گرٕ مگر أتی وٕچھنس بہٕ أکۍ پنٕنۍ گامٕکۍ دوٚپُن ژےٚ یہِ اوٚترٕ اَنیاتھ دوٚپمس یہِ اوس خراب دوٚپن اِتھۍ سٕے کالس گوٚوا خراب ووٚنمَس وَنہِ کیٛاہ ہیکو ؤنِتھ کٲم گٔے پتہٕ یِتھُے مےٚ سُہ گَرٕ اوٚن واپس لوگ بیٚیہِ دۄہ یہِ چَلاو ٹھیٖک مگر تَتھ گٔے پَتہٕ بَٹن خراب تٔمۍ گیسن تُل مےٚ سَکھ دُ کَلہٕ دود مےٚ بَسان مےٚ یوتس نہٕ کیٚنٛہہ میانٮ۪ن ہمساین ہمساین تہِ ما اَسہِ ووٚتھمُت اَمہِ سۭتۍ یوتاہ اوس سُہ بڑِ ٹاس ٹاس گۄڈٕ کَران تہٕ بیٚیہِ گٔے اَتھ بٹن تہِ خراب گَرِکۍ تہِ گٔے وارِیاہ ناراض دوٚپُکھ صحیح چیٖز چھُنہٕ یہِ کیٚنٛہہ نَہ اوس تَتھ پٮ۪ٹھ بتہٕ گَژھان سیود نَہ اوس چاے یِوان سیود کَرنہٕ نَہ اوس سیُن تَتھ منٛزن سیود یِوان رننہٕ نَہ اوس بیٚیہِ کیٚنٛہہ چیٖز یِوان تَتھ پٮ۪ٹھ سیود کَرنہٕ گَرا اوس بنٛد گَژھن گَرا اوسُس کہتانۍ کَران گَرا اوس گیس زیادٕ تراوان گَرا اوس منزٕے رُکان تَتھ گٔے تیٖژاہ تِژ حالات سَہ چھِ بسان وٕںکٮ۪نس سارنِین ماربٕل چوٗلہٕ والین زُیتھ یِژ حالات چھِ تَتھ وٕنکٮ۪نس گٔمٕژ اگر مےٚ سا رۄپین ترٛٮ۪ن ساسن اَنیو مےٚ باسان وٕنیُک آسن مےٚ تَتھ رۄپیس ترٛےٚ ساس لٔگمٕتۍ شٮ۪رنس یُتھ دَرٛاو سُہ کیٛاہ وَنہو بہٕ تۄہہِ سُہ کِیُتھ دَرٛاو اَکھ گوٚو خراب یہِ گوٚو تَمہِ کھۄتہٕ اَنٛد ہٮ۪تھ خراب بٹن تہِ ٲسۍ تَتھ خراب گژھان تہٕ انٛدس تمہٕ تِم ٹیک تہِ دَرٛایس تِم سُہ یہِ تَتھ پٮ۪ٹھ کَنہِ شیٖشہِ چھُ آسان سُہ تہِ وۄتھُس یا سُہ گوٚو تتیھ یعنے کہِ تُکن چھُنہٕ اِنسان بٔہران وٕچھنَسٕے نَہ چَلیو سُہ سیود نَہ کیٚنٛہہ ٲخرکار پٮ۪و سُہ وَٹُن پیو سُہ کٕنُن کبٲڈِس تِکیٛازِ سُہ اوس نہٕ صحیح چوٗلہٕ کیٚنٛہہ